اسلامُ علیکُم ہے ٹھیٖک چھِو حظ اچھا بہٕ حظ چھُس سرینگرٕ پٮ۪ٹھ سمیر احمد حظ تہٕ تُہۍ چھِو حظ پرویز صٲب چھِو حظ تُہی آ تہٕ اٮ۪کچِولی مےٚ اوس نہٕ تُہُنٛد نمبر اٮ۪ویلیبٕل کینٛہہ مےٚ مونٛگ مےٚ مونٛگ عرفان صٲبس مونٛگ مےٚ تُہنٛد کنٹیکٹ تہٕ البتہ مےٚ حظ اوس سُہ زمیٖن کینٛہہ ضوٚرتھ حظ تہٕ زٔمیٖنس پانژھ شےٚ ملرٕ ٲس مےٚ ضوٚرتھ تہٕ تۄہہِ نِش چھُ حظ ایویلیبٕل یہ زٔمیٖن اے مےٚ حظ دیُت یہِ ارشاد صٲب زٔمیٖن حظ ارشاد صٲب آ سمیٖر برٛوکر حظ چھُس بٕے

البتہ ریٹہ یہِ تُہۍ ؤنِو تہٕ تَمہِ پتہٕ ونہٕ بہٕ تہِ پنٕنۍ ریٹ زٔمیٖن گژھِ آسُن سایٹہِ پٮ۪ٹھ ہُہ نہٕ کینٛہہ سُہ چھےٚ نہ پوٚز کتھ نہ ژٕ دِکھ مےٚ تتھ اچھا نہ ایکچِولی مےٚ چھُ ییٚمہِ برٛونٛہہ تہِ کوٚرمُت ژےٚ سۭتۍ کوٚرمُت کاربار تھوڑا گژھِ ہے مےٚ تہِ کنسیشن ونسیشن تہٕ بیٚیہِ گژھِ ہے روڈسٕے پٮ۪ٹھ آسُن سُہ گٔیو تیٚلہِ واریاہ بہتر

آ تیٚلہِ چھےٚ نہٕ کینٛہہ پرواے کینٛہہ تہِ پس یہِ چھُو تۄہہِ پنٛنُے اہن حظ اہن حظ حظ ژٕ وَن حظ مےٚ یہِ کَتھ یُس یہِ زٔمیٖن چھُ نہٕ حظ یہِ چھُ حظ آباد کِنہٕ یہِ چھُ گاسہٕ چرٲے حظ یہِ وَن حظ ژٕ کنفٲرٕم ٲبی آباد تہِ تیلہِ حظ پگاہ ٲسِو تُہۍ گری روزِ سُہ تہٕ گَرَے تہٕ ٹھیٖک تَتی کَرو أسۍ کَتھ وَتھ حَظ سودٕہچ ریٹ ٹھیٖک حظ چلو چلو ٹھیٖک حظ چھُ